یِم نٔے بَچہٕ زٮ۪وان چھِ یِہُنٛد صحت برقرار تھاونہٕ خٲطرٕ تہٕ ماحول تَتَس صاف تھاونہٕ خٲطرٕ ییٚمہِ سۭتۍ نہٕ تٕم بٮ۪مار پیٚن کِہیٖنۍ خُدا نا خاستہٕ پَزَن کینٛہہ سٹیٚپٕس تِم تُلٕنۍ یا اَسہِ تہِ پَزَن تُلٕنۍ نان گورمٮ۪نٛٹ آرگنایزیشَن تھرٛوٗ یا پَنٕنۍ ایفٲٹسو تھرٛوٗ ضٔروٗری چھِنہٕ آسان گورمٮ۪نٛٹ یی ہَر کُنہِ جایہِ پَنٕنۍ عقل تہِ چھِ اِنسانَس آسان ییٚتَس گورمٮ۪نٛٹَس تہِ پَزِ گورمٮ۪نٛٹَس تہِ پَزِ ہایجیٖنِک اٮ۪نوارَمٮ۪نٛٹ تھاوُن صاف چیٖز تھاوٕنۍ تَتٮ۪س دٔستِیاب ساس بیٚڈِنٛگ تھاوٕنۍ صاف اِنفرٛاسٹرٛکچَر تھاوُن پرٛاپَر گَژھِ صفٲیی گَژھٕنۍ ییٚمہِ سۭتۍ نہٕ بَچہٕ پٮ۪ن بٮ۪مار کِہیٖنۍ تہٕ تٔمِس چھُ تمیُک اِفٮ۪کٹ پَتہٕ بٔڑِتھ تہٕ پٮ۪وان اگر سُہ زیادٕ بٮ۪مار گژھِ